شُکرِیَہ ژے واتنووُتھ میون غٕزَا وَقتَس پٮ۪ٹھ اَسہِ ٲسۍ پٕژھ آمٕتۍ بہٕ چھُسے ژےٚ بیٚیہِ شُکرِیا کَران تٕہٕنٛزِ کَمپٕنی تہِ تُہۍ چُھو اصٕل ٹایِمَس پٮ۪ٹھ غٕزا واتناوان